مےٚ چھِ واریاہ کِتابہٕ پَرمَژٕ یِم مےٚ پَسَنٛد چھِ آمزٕ مگر یۄس مےٚ لاسٹ مَطلَب ریٖسنٹلی یۄس مےٚ لاسٹ کِتاب پٔر سۄ پٔر مےٚ اِنٛڈیا میٖنز فریٖڈَم یۄس مولانا آزا عبدُالکلام آزادَن چھِ لیٚچھمٕژ اتھ کِتابہِ مَنٛز چھِ پاٹِشَنُک واریاہ لیٚکھِتھ یتھ مَنٛز لِبٲٹی ہُنٛد چھُ لیٚکھِتھ یتھ مَنٛز تٔمۍ مَطلَب وونمُت چھُ کہِ اَسہِ کِتھ کنۍ مَطلَب تٔمۍ چھُ تَتھ مَنٛز اِنڈیا ییٚلہِ آزاد گوٚو سُہ کِتھ کنۍ گوٚو مَطلَب تٔمۍ چھِ تَتھ مَنٛز واریاہ اصل اصل تِم کوٹس دِتمٕتۍ یٔمۍ مےٚ واریاہ یٔمۍ بہٕ یٔمۍ کِتابہٕ بہٕ پَرنہٕ سۭتۍ واریاہ مُتَثِر گٔیَس تہٕ اتھ کِتابہ مَنٛز چھُ چھُ واریاہ کینٛہہ لیٚکھِتھ مولانا عبدُالکلام آزاد چھُ اکھ واریاہ اصل پویٹ پویٹَر اوسمُت یمۍ واریاہ کِتابہٕ چھِ لیٚچھمَژٕ أمہٕ سٕنٛزٕ واریاہ کِتابہٕ چھَ مےٚ پَرمَژٕ مگر یۄس مےٚ لاسٹٕلی کِتاب پٔر سۄ چھَ اِنڈیا وِنز فریٖڈَم کہِ اِنڈیا ہَن کِتھ کنۍ زیوٗن زیٖنۍ پَنٕنۍ آزٲدی ییٚلہِ بِفور پاٹِشَن یِم ٲسۍ تہٕ پَتہِ کِتھ پَتہٕ کیاہ گوٚو ییٚلہِ آفٹَر پاٹِشَن پاٹِشَن گوٚو پَتہٕ کِتھ آیہِ اِنڈیا ہَس مَنٛز آیہِ واریاہ سُہولیت مَطلَب لُکَن سۭتۍ آیہِ نہٕ کانٛہہ زَبردستی کَرنہٕ مَطلَب اتھ مَنٛز چھُ واریاہ کینٛہہ اِلابریٹ کٔرِتھ اتھ کِتابہ مَنٛز چھُ یہِ تہٕ لیٚکھِتھ کہِ ییٚلہِ اِنڈیا مَطلَب آزاد اوس گَژھنے تِمَن اِنسانَن مَنٛز اِنسانَن سۭتۍ مَطلَب لُکَن سۭتۍ کیُتھ بر وَرتاو اوس یِوان برتاو اوس یِوان کَرنہٕ تہٕ مگر ییٚلہِ پَتہٕ اِنڈیا آزاد گوٚو تہٕ پَتہٕ کیاہ پَتہٕ کۭژاہ سہولیت چھِ آمٕژ مَطلَب ییٚلہِ اِنڈیا ہَن آزٲدی حٲصل ہِندُستانَن آزٲدی حٲصل کٔر تہٕ یہِ کِتاب چھِ مےٚ ریٖسنٹلی پٔرمٕژ یمہِ سۭتۍ بہٕ واریاہ مُتاثر گٔیَس کیازکہِ اتھ مَنٛز چھِ تِتھ تہِ پویِنٛٹ لیٚکھِتھ یِم نہٕ مےٚ آزتام زانٛہہ ٲسۍ بوٗزمٕتۍ یہِ کِتاب پَرنَس لوٚگ مےٚ واریاہ مَزٕ تہٕ یہِ کِتاب چھےٚ واریاہ اصل